اوا سأنِس علاقس منٛز چھ اکھ لایبریری یوٚت بہٕ دۄہے پسنٛد چھس کران گژھُن بہٕ چھس تقریٖبن دۄہے گژھان تَتھ لایبریری منٛز بہٕ چھس پنُن زیٛادٕ وقت گُزاران تٔتھۍ لایبریری منٛز پنُن دۄہُک زیٛادٕ وقت چھس بہٕ تٔتی گُزاران ساروٕے منٛز زیٛادٕ چھس بہٕ پسنٛد کران تَتہِ سایکالجی ۂنٛز کتابہٕ زیٛادٕ پرنہِ سایکالجی ۂنٛز کِتابہٕ چھس بہٕ تقریٖبن یوٗتاہ بہٕ تَتہِ وقت گُزارٕ تَمہِ کِس نٮ۪صٕف وقتس منٛز چھس بہٕ تقریٖبن سۄے سایکالجی ۂنٛز کِتاب آسان پران تَمہِ علاوٕ چھس بہٕ واریاہ زیٛادٕ پسنٛد کران فِلاسفی تہٕ پُلٹِکل ساینسچہِ کِتاب تَتھ لایبریری منٛز پرٕنۍ تہٕ تَتہِ چُھ واریاہ اَصل ماحول تَتہِ چھ کانٛہہ تَتہِ چھ کانٛہہ تہِ کِتاب ہٮ۪کان اِنسان واریاہ اَصل پأٹھۍ پٔرِتھ